کُنوُہ شیٚتھ ستٲجی اتھ منٛز گیہِ ہنٛدوستان آزاد کُنوہ شیٚتھ پَنٛداہ اتھ منٛز گیہِ بیٹل آف پانی پَت زٕ ساس ژۄدہ اتھ منٛز آیہِ کٔشیٖرِ منٛز سٔہلاب زٕ ساس پَنٛداہ زٕ ساس شُراہ